وَعلیکُم سَلام اَہن حظ ٹھیٖک تُہۍ چھِو حظ چاے بَناوان کۭتِس چھُو بَناوان کیٛاہ چھُو تُہنٛد چایہِ ہُنٛد یہِ کَپ حِساب حظ چھُو کٕنان مطلب کیٛاہ چھُ تُہنٛد یہِ ریٹ ریٹ کیٛاہ حظ چھِ یہِ حظ گوٚو وارِیاہ وُہ چھُو حظ تُہۍ چایہِ کَپس ہٮ۪وان أکِس کَپس چھِو حظ تُہۍ وُہ رۄپیہِ ہٮ۪وان پتہٕ تہِ کیٛاہ حظ گوٚو وُہ رۄپیہِ أسۍ حظ چھِ سمجان تُہٕنٛز کَتھ مگر وُہ رۄپیہِ حظ چھِ تھوڑا درٛوٚگ گَژھان زیادٕ تُہۍ وٕچھِو پانَے چایہِ کَپس چھُو تُہۍ وُہ رۄپیہِ ہٮ۪وان کپ کپ چھُ آسان أڑ رَژھ اَچھا تُہۍ چھُو حظ وُہ رۄپیہِ ہٮ۪تھ أسۍ حظ چھِ آنان یپٲرۍ أسۍ تہِ حظ چھِ تہٕ پانہٕ بَناوان تَوَے چھُو نہٕ حظ أسۍ تۄہہِ وَنان أسۍ تہِ چھِ پانہٕ بَناوان اَہن حظ تۄہہِ حظ چھُو وارِیاہ کسٹمر یِوان اَمیُک مطلب مہٕ حظ گوٚو گوٚو تُہۍ کٕنِو یوٗتاہ درٛوٚگ یہِ کَم چھُو حظ یِوان اَدٕ کَم اَدٕ اگر نہٕ مانٛگ چھَنہٕ کیٚنٛہہ اَمیُک مطلب گوٚو تُہۍ کھٲلِو پوسَن ہورٕ یہِ تُہۍ کٔرِو پونٛسہٕ اچھ اَہن حظ أسۍ تہِ حظ چھِ نُن نُن چاے ونا اگر اَسہِ تہِ آسہِ بناوٕنۍ أسۍ دِمو توتہِ پنٛدہن رۄپیَن تامتھ تُہۍ چھُو زیادٕ درٛوٚگ کَران اَہن حظ ٹھیٖک کۭتِس حظ دِیِو اَچھا ٹھیٖک اَدٕ حظ ٹھیٖک چھُ تیٚلہِ کَر دِیِو تُہۍ اَہن حظ بنٲیِو حظ اَدٕ کیٛاہ ٹھیٖک اَدٕ حظ اَدٕ آدٕ کیٛاہ اَد